آز ونہو تۄہہِ بہٕ پننِس بوٹس متعلِق یُس مےٚ زَن راتھے راتھے اوٚن مےٚ اوٚن راتھ ایمیزان پٮ۪ٹھ نایکی جاڑٕن بوٹھ یُس زن مےٚ وُہن ساسن رۄپین مٔلۍ پیٚو امہِ خٲطرٕ کٔر مےٚ واریاہ زیادٕ محنت گۄڈٕ باسیو مےٚ یہِ چھُ واریاہ زیادٕ درٛوگ بوٗٹھ مےٚ پیٚو یہِ درٛوٚگے زہریٚس مگر پتہٕ ییٚلہِ مےٚ یہِ استعمال کوٚر یہِ باسیو مےٚ واریاہ زیادٕ آرام دیٚہہ یہِ چھُ زَن کھورن موٚٹھ دِوان یہِ چھُنہٕ باقٕین بوٹن ہنٛدۍ پٲٹھۍ عٲرق تہٕ فکھ کران کینٛہہ یہِ چھُ واریاہ اصلِس چمرس بنیٚومُت یُس زن واریاہ زیادٕ مضبوط بییٚہِ نرٕم چھُ یہِ چھُس بہٕ گنٛدنس گنٛدنس منٛز تہِ استعمال کران دونَس منٛز تہِ استعمال کران مگر یہ اتھ چھُنہٕ کہینۍ گژھان یہِ چھُس بہٕ خانٛدرس پٮ۪ٹھ تہِ لٲگِتھ نِوان یہِ چھُ چمکان آسان خانٛدرس پٮ۪ٹھ یہِ چھُ ہر کُنہِ کب مےٚ پلوَس سۭتۍ رلان ہر کُنہِ پلوَس سۭتۍ یہِ چھُ واریاہ زیادٕ اصٕل بوٹھ باقٕیو دوستو تہٕ ووٚن دۄپکھ وۄنۍ ساروے دوبٚپکھ أسۍ یہِ انو وۄنۍ یوہے بوٹھ